آ یُس ہَسا ریٚلجَن چھُ امہِ سۭتۍ ہَسا چھِ یَِوان کریٹ کَرنہٕ پُلٹِکَل ٹیٚنٛشَن آز حظ چھِو تُہۍ وٕچھان واریہَن جایَن چھُ یِوان وَننہٕ تُہۍ پٔرِو سہَ اللہ اَکبَر اَڈٮ۪ن چھُ یِوان ہِنٛدوٗون چھُ یِوان وَننہٕ ژٕ پَر سہَ اللہ اَکبَر مُسَلمانَن چھُ یِوان وَننہٕ ژٕ وَن سا جے شری رام کانٛہہ موموٗلی کینٛہہ گَژھِ أمۍ ہَسا کوٚر فَلٲنِس یہِ تہٕ گَژھان ہَسا چھُ ٹینشَن کریٹ پُلٹِکَل کریٹ وۄنۍ اَگَر أسۍ بِزنِسٕچ کَتھ کَرَو ریٚلجَن کِتھ کٔنۍ بَنووُکھ اَکھ بِزنِس وٕنۍ ہَسا اَگَر ہَسا کانٛہہ چھُ پھیران گَر پَتہٕ گَر دَپان چھِ ہے مےٚ ہَسا چھِ پھَلٲنۍ جایہِ چھِ مَسجِد تعمیٖر گَژھان فِستٲنۍ جایہِ چھُ ٹیٚمپٕل تعمیٖر گَژھان پھِستٲنۍ جایہِ چھُ گُردُوار تعمیٖر گَژھان تمہِ خٲطرٕ دِیِو سا چَنٛدٕ پَتہٕ چھِ یِم چَنٛدٕ کَران اِکَٹھ سٲری چھِنہٕ آسان پوٚز وَنان کینٛہہ اَتھ مَنٛز چھِ واریاہ آسان اَپوٚز تہِ پراکسی تہٕ چھِ آسان واریاہ تِم چھِ پَتہٕ تِم پونٛسہٕ ییٚلہِ جَمَع کٔرِکھ پَتہٕ آسان تَتھ حِصہٕ کَران نَفَر زٕ ژور آسان یا وۄنۍ چھُ یَتھ کٔشیٖرِ مَنٛز چھُ عمومن گاڑٮ۪ن مَنٛز بوٚرُکھ کانٛہہ نَفَر تھووُکھ سٲیِتھ پیٹھِ تھاوہَس کَمَل پھیران گامہ پَتہٕ گامہ گَر پَتہٕ گَر اَگَر نہٕ کٲنٛسہِ پونٛسہِ آسہِ تٔمِس دَپان دِسا توٚملٕے اَگَر نہٕ کٲنٛسہِ توٚمُل تہِ آسہِ کِہیٖنۍ تٔمِس وَنان ژٕ دِسا تیٖل اَگَر نہٕ کٲنٛسہِ تیٖل آسہِ تٔمِس دَپان ژٕ دِسا پَلو سۄمبراوان یِم پونٛسہٕ پَلَو تیٖل پَتہٕ کَران کٲم کَران حِصہِ ناو کمیُک دِوان ناو دِوان ریٚلجَنُک بہٕ ہَسا چھُس مُسَلمان کانٛہہ چھُ دَپان بہٕ ہَسا چھُس بَٹہٕ بٕتھِ یِیَکھ بَٹہٕ گَر تہٕ دَپَن أسۍ حظ چھِ بَٹَے بٕتھِ یِیَکھ ہِیوٚنٛد گَر تہٕ دَپَن أسۍ حظ چھِ ہِنٛدوٗ بٕتھِ یِیَکھ سِکہٕ گَر دَپَن أسۍ حظ چھِ سِکھ بٕتھِ یِی مُسَلمان گَر تہٕ اللہ اکبَر گوٚو یُس ہَسا یہِ ریٚلجَن چھُ یہِ ہَسا بَنووُکھ اَکھ بِزنِس تہٕ یِمو مَسجِد چھِ پھلٲنۍ جایہِ چھِ مَسجِد گَژھان تعمیٖر آسان نہٕ کِہیٖنۍ گَژھان تعمیٖرسۄبمراوان چھِ تمہِ خٲطرٕ پونٛسہٕ گوٚو امہِ سۭتۍ چھُ تَران فکرِ یِتھ کٔنۍ یِمو چیٖزو سۭتۍ یُس ہَسا ریلجَن چھُ یہِ ہَسا بَنووُکھ اکھ بِزنِس